فِلحال چھِ نِوز تہٕ اِنٹرٛسٹِنٛگ سٹوری یُتُے کیاہ آز کَل چھِ صرف آرٹِکَلَس رِلیٹِڈ وَنان بیٚیہِ چھِ اَز کَل کٔشیٖرِ منٛز اَکھ نوٕے ٹرینٛڈ آمُت اَکھ چھُ کالہٕ پگاہ رَٹان ڈرٛگسِٹٲرن ریپِسٹَن یا سیکس ریکَٹ رٔٹِکھ واریاہ زیادٕ یا آز چھُ کیٛاہ تھانۍ نوٚوُے ڈرٛامہ لوٚگمُت کٔشیٖر ہٕنٛدیو لُکو اگر تھوڑا بہت گَرَن منٛز مَسلہٕ ٲسۍ گژھان تِم ٲسۍ یِوان محلہٕ کٔمِیٹی تِمے ٲسۍ سالو کَران یا گَرَن منٛز ٲسۍ زِٹھۍ آسان تِمے ٲسۍ سالو کَران مگر ییٚتہِ اَو کٔشیٖرِ منٛز اَکھ نوٕے ٹرینٛڈا ییٚتہِ گژھان ؤتھِو سا گٔژھِو سا میٖڈیاہس ؤتھِو سا گٔژھِو سا میٖڈیاَہس گۄڈٕ چھُم یوان اَکھ پارٹ سٹوری ہُنٛد پَتہٕ چھُم یوان بٛیاکھ پارٹ سٹوری ہُنٛد اگر زَنان تہِ مَردَس منٛز آسہِ کانٛہہ لَڑٲے گٔمٕژ گۄڈٕ چھِ زٔنۍ گژھان میٖڈیاہَس سۄ چھِ تَتہِ پَنٕنۍ سٹوری وَنان پَتہٕ چھِ پَتہٕ چھِ تَمہِ پَتہٕ گٔمٕژ کٲم تَمہِ پَتہٕ چھِ وَنان مَرٕد پَنٕنۍ سٹوری چھِ پیٚوان میٖڈیا چھِ تور گژھان یِم چیٖز چھِ آز کَل عام یِوان وۄنۍ کٔشیٖر مَنٛز لَبنہٕ اِنٹرسٹِنٛگ نِوز باسے مےٚ یہِ کہِ پٔتمہِ لَٹہِ گوٚو یتہِ آفا خبر رَجوری ہِنٛز شاید رَجوری ہِنٛز ٲس سٕ زٲنۍ تٔمِس ٲسۍ واریاہ خانٛدَر ٲسۍ تِم کٔرۍ مٕتۍ پنٛداہ شُرہ خانٛدار ٲسۍ تٔمِس زیادَے سۄ سۄ ٲس اکھ اِنٹرٛسٹِنٛگ سٹوری تہٕ بیٚیہِ لیٹیسٹ سٹوری تَتھ پٮ۪ٹھ اوس ہر کانٛہہ گَرٕ گَر چَرچہٕ کَران